ہیلو اسلام علیکُم وعلیکُم اسلام تُہۍ چھُو حظ ٹھیٖک اَہَن حظ ٹھیٖک ؤنۍ تَو کٕم حظ چھِو اہن حظ تُہۍ کَتہِ پٮ۪ٹھ چھُو آ ؤنِو حظ کیٛاہ کیٛاہ چھُو تۄہہِ کران

پیٚنلِنٛگ وینلِنگ چھوا کَرٕنۍ اَہَن حظ آ ٹھیٖک پیٚنلِنٛگ وینلِنگ مےٚ چھُ ٹھیٖک گژھان وال پیپَر وغیرہ چھِ نا یِوان وال پیپَر ٹرٛٮ۪نٛڈ چھُ آز سُے چلان ییٚتہِ چھِ ایویلیبٕل یِمٕے وال پیپَر چھُ روٗمَن خٲطرٕ چھِ وال پیپَر بیٚیہِ چھِ یہِ ڈٮ۪ن مایِکا پرٛٮ۪تھ کانٛہہ ڈِزایِن یُس تۄہہِ ضوٚرَتھ آسیو ڈٮ۪ن مایِکاہوُک ڈِزایِن چھِ ایویلیبٕل باقٕے یُس تۄہہِ وال پیپَر ضوٚرَتھ آسہِ روٗمہٕ خٲطرٕ یُس تَتھ سوٗٹ گژھِ سُہ باقٕے پٕلاے وٕلاے یُس تَتھ لَگَن چھُ أنٛدرِم باقٕے چیٖز یِم تَتھ لَگَان چھِ ڈٮ۪نمایکا وَرٕٲے یِم تَتھ لَگَان چھِ تھپہٕ چھِ لاک چھِ باقٕے چھِ سٲری چیٖز ایویلیبٕل یِم چیٖز تُہۍ ضوٚرَتھ چھُو اَمہِ خٲطرٕ تم چھِ ییٚتہِ سٲری ایویلیبٕل تُہۍ ہیٚکِو پانہٕ دِتھ نظر دِتھ پَتہٕ یُتھُے ییٚتھٮ۪ن چوٗز ہیٚکِو کٔرِتھ تہٕ ٹھیٖک ییٚلہِ تۄہہِ پَسَنٛد لگہِ دۄنوے چھِ بۄکسِنٛگ خٲطرٕ چھِ ڈٮ۪ن مایکَا تہٕ وال وال پیپَر چھِ یِمَن لگان والَن خٲطرٕ روٗمَن ووٗمَن چھِ آز زیادٕ تِمٕے چلان سُہ چھُ روزَان فاراَیٚوَر آز چھِ نوٚو آمٕژ نا یہِ چھُ رُوزَان فاراَیٚوَر خٲطرٕ چھِنہٕ اَتھ چھُنہٕ گگُر وگُر لگان کینٛہہ چھُ کَنٹِنیوٗ روزان ٹھیٖک روزان بیٚیہِ چھُنہٕ ترٛےٚ ویٚہتھ تران کیٚنٛہہ برٛوٗنٛٹھِم اوس گژھان نہ حظ آز چھُ نٔے یہِ چھُ نوٚوُے آمٕژ اَتھ چھُنہٕ لگن گَگُر وگُر کیٚنٛہہ نہ چھُ اَتھ زوٚد ووٚد گژھان کینٛہہ آسان مطلب خراب گژھان سرے اوس گژھان یہِ اوس پھٕٹان وٕٹان ہُہ یہِ اَہ چھِ آمُت تہِ اَصٕل اَتھ چھِ ریٹ تہِ اَصٕل تہٕ چیٖز تہِ چھُ واریاہ اَصٕل آ لاس وغیرہ فٕلَے وٕلے ہاں یہِ حظ چھِ اَسہِ وِیَجبِیارِ أسۍ چھِ پانے کَران یہِ أسۍ چھِ پانہٕ تہِ کَرَان یہِ تۄہہِ چھُو مطلب تۄہہِ چھُنہٕ ہُہ وَستہٕ پستہٕ ضوٚرَتھ کیٚنٛہہ چھُنہٕ پانَے کَران یہِ آ أسۍ چھِ بۄکسِنٛگ تہِ کَران پانہٕ اَسہِ چھِ دُکان تہِ ییٚتھی ایویلیبٕل أسۍ چھِ چیٖز ویٖز تہِ ییٚتھی تھاوَان سٲری کیٚنٛہہ اَمِکۍ ایویلیبٕل تہٕ کَرَان تہِ چھِو أسۍ پانے یہِ پینلِنٛگ تہِ وال پیپَر تہِ ڈَن میکابسِنٛگ کِچنہٕ خٲطرٕ آیٹَمٕز باقٕے وغیرہ یِم کِچنَس چھِ وال پیپَر لاگَان ٹایلہٕ چھِ لاگَان باقٕے وغیرہ چیٖز واکٕس وغیرہ تٕم تہِ چھِ سٲری چیٖز اَسہِ ایویلیبٕل تُہۍ یِیِو دِیِو نظر کیٚنٛہہ چھُنہٕ اَہَن حظ اۭں سٲری ڈِزایِن وِزایِن تُہۍ دِیِو حظ نظر تہٕ کیٚنٛہہ چھُنہٕ پَرواے ٹھیٖک چھا آ چلو ٹھیٖک چھُ